وعلیکُم السَلام تُہۍ چھُو آ شکر اصٕل پٲٹھۍ تُہۍ ٲسوٕ حظ ٹھیٖک شکُر کیٛاہ حظ چھُو کَران خٲری چھُ حظ تہٕ ٲں ٲں تَہ حظ اسہِ چھُ ییٚتیٚتھ یہِ پاچہِ وول أمۍ حظ تُج اسہِ گانٛد أسۍ چھِ أمس گَرٕ گَرٕ وَنان ٲں تہٕ یِم چھِ اَتیٚتھ پاچہِ کَنٛزان تہِ یہِ أسۍ چھِ أمس دُہے ونان اسہِ حظ چھِ تیٖژۍ ییٚتہِ گانٛد آسان ژھوٚپے کٔرِو تہٕ اہن اہن حظ أسۍ چھِ ییٚکہِ یہِ مےٚ چھِ پٮ۪ٹھہٕ یتھ ہَٹِس حظ گَژھان اِنفیٚکشَن اَمہِ دٕہِ سۭتۍ تہٕ أمس چھِ أمس چھِ ونان یہِ چھِ بار بار ووٚنُس یہِ چھا حظ مانان کیٚنٛہہ وۄنۍ نَہ چھَنہٕ لٲجمٕژ نَہ حظ کِہیٖنۍ نہٕ تِمن تہِ وَنیٚوو تہٕ تِمو تہِ کوٚر أمس نَہ چھَنہٕ پٮ۪ٹھہٕ چُمٕنۍ چُمٕنۍ نہٕ لٲگِتھ چُمٕنۍ لاجین کیٛاہتھانۍ یہِ تہٕ سۄ گٔیَس نہٕ کامیابٕے تہٕ روٗدُس یِتھے کٔنۍ تہٕ روٗدُس یِتھٔے کٔنۍ

اسہِ نٔے ٲس اسہِ نٔے ٲس نہٕ پَیی ٲں یہِ آو تَمہِ دۄہ اسہِ اسہِ ٲس نہٕ پَیی یہِ آو اسہِ یور دوٚپُن اسہِ حظ چھِ اَتیٚتھ مج کُٹھ زٕ بناوٕنۍ کُٹھ زٕ بناوٕنۍ روزنہٕ خٲطرٕ یِم بچَن وَچَن اسہِ حظ چھِ بَچہِ زٕ اسہِ چھِ روزنہٕ خٲطرٕ کُٹھۍ زٕ بَناوٕنۍ پَا اسہِ چھَنہٕ توٚتانۍ پَیی اسہِ دوپُس اَدٕ عٲش کٔرِتھ گَژھ بَناو تہٕ بیٚہہ پَتہٕ اسہِ دوٚپُس اِجازَت دِیٛتہویَہ اَتھ چھِ پٮ۪ٹھہٕ تار تہٕ ژےٚ دیٛتہویَہ اَتھ اِجازَت یِمو دوٚپُن اہن حظ مےٚ دیٛوتُکھ تہٕ یہِ مےٚ دوٚپُس نَہ اسہِ چھُنہٕ اسہِ دوٚپُس اسہِ چھُنہٕ اعتراز کیٚنٛہہ بَنٲیِیُو پَتہٕ گوٚو مَنٛزٕ کمٕے کال حظ أمۍ بنوو کُٹھ بیٛوٹھ لَنٛجہ لَنٛجہ تہٕ چھُ گَژھان مَنٛذٕ ؤری کھَنڈَہ تہٕ چھِ گَژھان اَتہِ گیٚیہِ پاچہِ کَنٛذنہِ شُروع ادٕکہِ تَہ حظ یہِ حظ چھُ لَرِ اسہِ بَسان اسیٚے گانٛد چھِ یَپٲر چھِ سٲرسٕے مَحلَس کٕہٲنۍ ہَمساے چھُنہٕ نیران یمن چھ وَنان أمس پتہٕ گٔیے یِمَن پوٚلوشَن والیٚن دفتر تہِ تِمن تہِ وَنیٚوو تِمو تہِ تِم تِمے نَتہٕ آییکھ کٔژِ لَٹہِ تِمو دوٚپ نَہ آییٚکھ تہٕ مگر یہِ تِمو تہِ رٔٹ پتہٕ رۄپیہِ ٹھیٖلہ رٔٹکھا کیٛاہ کوٚرکھا تہٕ گوٚو پَتہٕ ژھوٚپے ٲں نَہ حظ فرق گٔیَس وۄنۍ تھوڑا تہٕ مٔنٛزۍ مٔنٛزۍ چھِ آسان مٔنٛزۍ مٔنٛزۍ چھُ آسان وۄنۍ نَہ قدرتی ٲں اَتہِ کوٚت نیرِ پَتہٕ اَکھ گھرٕ کیٛاہ کَرٕ یتھ گَژھہِ محلَس نیرُن اِکوٹے آ اَدٕ گَژھہِ ہا أمس گَژھہِ ہا روک تھام اَکھ گھرٕ کیٛاہ کَرٕ اَدٕ حظ بہیٛو رَۄبَس حَوالہٕ تُہۍ تہِ